اَسہِ چھِ تِم پاپوٗلر ریمِڈیٖز سٲنِس گامَس منٛز یہِ یِم أسۍ ڈایبٹیٖز خٲطرٕ چھِ أسۍ یوٗز کران یا یِمو سۭتۍ أسۍ ڈیٖل چھِ کران ڈایبٹیٖزو سۭتۍ ڈایبٹیٖزو سۭتۍ اۭں فسٹ آف آل چھِ أسۍ ڈایبٹیٖز پیشَنٹ یِم چھِ آسان اۭں تِمن چھِ أسۍ مطلب یُس سٲنۍ سبزی چھِ آسان تتھ منٛز چھِ تِمن کران أسۍ زیادٕ مطلب پریفر کیازکہِ تمہِ سۭتۍ چھِ تِمن چھُ فایبر مِلان زیادٕ تہٕ یا فروٗٹس فروٗٹس چھِ تِمن أسۍ کران گۄڈنیٚتھ گۄڈنیٚتھ پریفر کران تِمن فروٗٹس تہٕ دٔوٚیِم چیٖز چھِ أسۍ گۄڈٕنیتھ کران تِمن پرسکرایب ڈاکٹر تہٕ ڈاکٹر سٕنٛز پرسکرپشن دِتھ چھِ أسۍ تِمن میڈِسایِن یوٗز کران یُس اتھ ڈایبٹیٖز سۭتۍ ڈیٖل گژھان چھِ تہٕ دٔوٚیِم چھِ یۄس ہوم ریمڈیٖز چھِ آسان ہوم ریمڈیٖزن منٛز چھِ أسۍ یِہوے فروٗٹس ووٗٹٕس یوٗز کران زیادٕ یِم بٲدی چیٖز چھِ آسان فار ایٚگزامپٕل پلسٕز چھِ دالٔز چھِ یا پڑٹو چھِ ٲلوٕ چھِ آ یِم یِمو نِش چھِ أسۍ پرہیز کَرَان

اۭں زیادٕ چھِ أسۍ یِہٕے کران یوٗز اۭں یِہوے مطلب فروٗٹٕس ووٗٹٕس وغیرہ تہٕ اِؤن کہِ مےٚ چھُ پنُن بٔڑبَب تہِ سُہ چھُ ڈایبٹِک پیشنٹ تہٕ مےٚ چھُ یُس شُگر پیشنٹ چھُ سُہ سُہ چھُ جمنار ایم ٹو کران یوٗز میڈِسایِن تہٕ دٔیِم چیٖز چھُ یُس مطلب ژۄکِیر چھُ آسان یِم فار ایٚگزامپٕل ژیرٕ چھِ یا لیمبۍ چھِ تِم چھِ أسۍ کران یوٗز تتھ منٛز یا یِم ژۄکۍ ژۄکۍ چیٖز چھِ تِم چھِ أسۍ یوٗز کران تمہِ سۭتۍ چھِ أسۍ ڈیٖل کران تتھ سۭتۍ تہٕ دٔوٚیِم چیٖز چھُ لیپٹن چاے چھِ پٮ۪وان بنٛد پؠوان کرٕنۍ شُگر وُگر کھنڈ ونٛڈ سورُے بنٛد پؠوان کرُن تہٕ یِم چھِ تِم کینٛہہ مطلب ریمِڈیٖز یِم أسۍ اِن ہوم یوٗز چھِ کَرَان فار ڈیلِنٛگ یُس ڈایبٹیٖز یِمَن ڈایبٹیٖز پیشَنٹَن خٲطرٕ سٲنِس گامس منٛز چھِ واریاہ تِم مطلب یِم ڈایبٹِک پیشنٹ چھِ تہٕ تِم چھِ زیادٕ کران یوٗنٲنی دوہ یوٗز تَتھ چھِنہٕ سایڈ اِفیکٹس زیادٕ کینٛہہ تہٕ بیٚیہِ چھِ تِم فروٹ وٗٹٕس کَرَان یوٗز وغیرہ تہٕ یِمے چھِ أسۍ یوٗز کَران